سٲنِس یَتھ ڈِسٹرک گاندربَلس منٛز چھُ یہِ کانِل کٲم یَتھ وَنان چھِ یہِ چھِ اَسہِ کیٚنٛہہ ایریا شالہٕ بوٚگ کَژَن پِرٕ پوٗر اُمرہیر تہٕ اَتھ علاقس منٛز چھُ یہِ کانِل کٲم کران اَتھ منٛز چھِ یِم خاص کر یِم مطلب ٹوٗکرِ کانگرِ یِم کیٚنٛہہ چیٖز مطلب بَناوان یِم مطلب بَڑٕ مَشہوٗر چھِ ییٚمہِ سۭتۍ یہِ سون ڈِسٹرک واریاہ مَشہوٗر تِم کامہِ تہِ چھِ گژھان مطلب یِمن ایریاہَن منٛز یِمن چھِ اَمہِ سۭتۍ مطلب فیملی پَکان یِمن چھُ مطلب أرنِنگ ہُند سورُس مطلب یِہوے تہٕ یُس یہِ یِم کٲم کران چھِ یہِ چھُ یِمن آسان اَڈین لُکن چھِ یہِ خاندٲنی پَکان مطلب بٔڑبب سٕندۍ پٮ۪ٹھ تران مٲلِس مٲلۍ سٕندۍ پٮ۪ٹھ تَران نیٚچوِس سُہ دِوان پَنٕنِس نیٚچوِس تہٕ یہِ چھُ پَکان مطلب خاندٲنی پٲٹھۍ تہٕ أڈۍ چھِ اَتھ مطلب أڈۍ چھِ کیٚںہہ شوقیٖن یِم چھِ تِم چھِ نٔے تہِ کیٚنہہ ہٮ۪چھان یہِ کٲم کَرٕنۍ تہٕ تٔمۍ چھِ اَتھ کامہِ سۭتۍ مطلب بدل گژھان وابسطٕ تِم تہِ اَتھ کامہِ سۭتۍ تہٕ پَنُن روزگارُک ذٔریعہٕ چھِ یِم بَنان تہٕ یُس یہِ مال مطلب ٹوٗکرِ چھِ یا کانگرِ چھِ یِم چھِ گژھان مطلب نیبرِمین سِٹیٹَن منز تہِ تاکہِ یِم تہِ کَماوان چھِ پَنٕنۍ پونسہٕ تہِ بیٚیہِ چھِ اَمِچ مَشہوٗریت اَمہِ سۭتۍ چھُ سون ڈِسٹرک واریاہ مَشہوٗر تہٕ یُس یہِ کار چھُ یہِ چھُنہٕ اَمہِ یوت سۭتۍ یہِ مَشہوٗر گژھنہٕ سۭتۍ کیٚنہہ یہِ چھُ واریاہَس مطلب واریاہن لٔڑکن روزگار دِوان تہِ تہٕ اَڈین چھُ یہِ خاندٲنی مطلب یہِ روزگار اَمیُک پَکان